ہیٚلو وعلیکُم اَلسَلام ٹھیٖک چھُو حظ اہن حظ اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک آ ٹھیٖک یہِ ؤنۍ تو حظ مےٚ تُہۍ کم آ بلکل بلکل چھُو تُہۍ صحیٖح وَنان بہٕ چھَس سُے نِگہت گیٚوَن واجِنۍ آ آچھا آچھا کتہِ سُہ کَتٮ۪ن چھُو تۄہہِ سُہِ ماستٕر بیٚنہِ آچھا بَنٛڈٕپورچی آچھا آچھا آ تٔمِس ما سُویٖٹی چھُ تٔمِس ناو آ بہٕ گٔیَس بہٕ گٔیَس تور آ آ واریاہ عیٚزت کوٚرُکھ مےٚ تِمو تَتہِ آ مےٚ گیٚو تَتہِ راتَس مےٚ گیٚو تَتہِ آ ہے اگر تُہۍ آییوٕ اسہِ لٲجۍ اسہِ گیٚو تیُتھ تہٕ واریاہ اصٕل پٲٹھۍ آچھا آچھا ٲں آچھا آچھا آچھا آچھا آچھا آچھا آچھا ٹھیٖک چھُ وۄنۍ کیاہ چھُو تُہۍ وۄنۍ کیاہ حظ چھُو تُہۍ وۄنۍ کیاہ چھُو تُہۍ وَنان آچھا آچھا ٹھیٖک چھُ آچھا آتھوار ژٕندٕروار ٲں یورٕ چھِ مےٚ اکھ ساے صُبحس آچھا ٹھیٖک چھُ ٹھیٖکھ چھُ تُہۍ کرِو یہِ کوٗتاہ آچھا آچھا آچھا ٹھیٖک آچھا آچھا بوٚڑ خانٛدر چھُوا کِنہٕ لۄکٹٕے آچھا آچھا آ بٔے گیٚوان چھَس بٔے گٔیَس تور تِمُو کوٚرُکھ واریاہ تَتہِ عیٚزت واریاہ عیٚزت کوٚرُکھ پَتہٕ درٛایَس بہٕ ژیٖرۍ تَتہِ مگر آ بہٕ درٛایَس پَتہٕ ژیٖرۍ تَتہِ آ بہٕ حظ چھَس گیٚوان وۄنۍ وَن تہٕ ژٕ مےٚ آ بہٕ چھَس راتَس ہیٚوان شُراہ ساس ہیٚتۍ مےٚ تِمَن راتَس تَتہِ شُراہ ساس آ واریاہ زیادٕ چھا حظ گژھان ژٕ وَن ژٕ کر تٔمس سۭتۍ پانہٕ آ ماستٕر بیٚنہِ سۭتۍ کر ژٕ پانہٕ کَتھ آچھا ٹھیٖک چھُ کرہوس کیٚنٛہہ کَم اۭں تہٕ بہٕ کرہو تۄہہِ ژیٖرۍ آچھا آچھا کیٚنٛہہ حظ کَرہوس کَم آ رۄپیہِ ساس کھٔنٛڈ حظ کَرہوس کَم اَدٕ کیاہ وۄنۍ یِمُو پَگاہ أسۍ رۄپیہِ ساس کھٔنٛڈ حظ کَرہوس نہ نہ نہ تیوٗت ہیٚکہِ نہٕ کَم گژھِتھ کیٚنٛہہ اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ چھُ تَمہِ ڈیٹ یُن بہٕ حظ کرہو اَدٕ کیاہ ٹھیٖک چھُ اصٕل پٲٹھۍ اَدٕ حظ شُکریہ تۄہہ ژھٲنٛڈو میون نَمبر اَدٕ حظ اَلسَلامُ علیکُم